یُس مےٚ گۄڈنِچ لایفہِ منٛز پَنُن پرٛوڈَکٹ اوٚنُکھ سُہ اوس مےٚ سایکَل ییٚلہِ بہٕ شُراہ وُہُر اوسُس تہٕ مےٚ اوٚنُکھ سایکَل یُس ہَسا مےٚ سایکَل اوس سُہ اوس سَن کرٛاسُک اوس سُہ سایکَل مےٚ اوس گۄڈٕنیٮٚتھٕے گَرِکٮ۪ن ووٚنمُت ییٚلہِ بہٕ بوٚڈ گژھٕ مےٚ أنۍزیو سَن کراسُک سایکل تِکیٛازِ اگر أسۍ وٕچھو آزکِس دۄہَس منٛز سَن کرٛاس سایکل چھُ بیٮسٹ بہٕ چھُس راج باغے بسان تہٕ بہٕ اوسُس اَپٲرۍ زیٖرو برج کن نیران تہٕ اَتہِ وُچھ مےٚ اَتہِ اوس آسان لٔڑکہٕ ٲسۍ آسان چَلاوان سَن کرٛاس سایکَل پَتہٕ بہٕ رُکیٛاس گوس اَکہِ دۄہ أکِس لٔڑکَس نِش أمِس دوٚپ مےٚ یہِ کُس سایکَل چھُ تہٕ أمۍ دۄپ مےٚ دوٚپُن یہِ چھُ یِتھ پٲٹھۍ سایکَل یہِ چھِ ساروی کھۄتہٕ لوٚت وزَن آسان یہِ سایکَل چھِ وَٹنہٕ تہِ یِوان مےٚ دوٚپمس کیٛاہ وَٹنہٕ مےٚ اوس نہٕ سَمجھ یِوان کِہیٖنۍ یہِ کیٛاہ چھِ ونان وَٹنہٕ چھِ یِوان مےٚ تُل تہٕ مےٚ دوٚپ أمِس یہِ چھُ یِوان دوٚپن یہِ چھِ یِوان وٹنہٕ مےٚ دوٚ ژٕ ہاو مےٚ کِتھ پٲٹھۍ أمۍ ہسا کٔر کٲم یہِ ووٚتھ پَتھَر أمۍ ہَسا کٔر کٲم أمۍ کٔرۍ اَتھ تِم نَٹ کیٛاہ تھام یَلہٕ کِنہٕ کیٛاہ تھام ٲسۍ تِم سپرِنٛگَن پٮ۪ٹھ أمۍ ؤٹۍ یم ؤٹۍ اَتہِ روٗد ٹٲری یٲتۍ زٕ کھڑا یِم روٗد اَکھ أکِس سۭتۍ زَن مےٚ ٲسۍ بسان یہِ ویٖل چیر ویٖل چیرٕ کھۄتہٕ تہِ لۄکٹُے اوس یہِ ٹٲرٕے یٲژ گول بہٕ گوس تٔتۍ ہینٛگ ٹٲر زٕ أسۍ یِم أسۍ پھوٚکھ لٔگِتھ أمۍ تُلہِ اَتھَس کٮ۪تھ تہٕ لوگُن پَکناوُن سایڈَس واریاہ تیوٗتاہ اوس یہِ لوٚت وہدَتھ لۄکُٹ شُر تہِ ہیٚکہِ تُلِتھ ہیٚکہِ سایکَل پَتہٕ دوٚپ مےٚ أمِس یہِ کیٛاہ دٔلِلہ چھُ یہِ کتھ یہِ کَتہِ اوٚنُتھ ژےٚ کیٛاہ اوٚنُتھ أمۍ دوٚپ دوٚپُن مےٚ چھُ فادَر اِیَر فورسَس منٛز کٲم کَران دوٚپُن مےٚ چھِ اِنگلینٛڈ پٮ۪ٹھ انٕنومُت مےٚ دوٚپ او بہٕ کتہِ ہیکہِ یہِ أِنتھ اگر أمۍ یہِ اِنگلینٛڈ پٮ۪ٹھ چھُ اوٚنمت بہٕ کَپٲرۍ اَنہٕ یہِ تِکیازِ پَتہٕ کوٚر مےٚ کنفٲرٕم یُس ہَسا یہِ سَن کاش چھِ یہِ چھِ اِگلینٛڈچی کَمپٔنی أمِس چھُ یہِ تَتہِ پیوٚمُت تہِ چھُنہٕ مےٚ پَے دوٚپُن ییٚتہِ کٮ۪ن پیوٚو یہِ لگ پانٛژٕھ ترٕہَن ساسَن سرینگرٕکٮ۪ن پانٛژھ ترہَن ساسَن رۄپَیَن بہٕ کَتہِ ہیٚکہِ سایکَل أنِتھ یوٗتاہ درٛوٚگ مےٚ دوٚپ تھاو ژھٕنُس بَلاے بہٕ چھُس اَکہِ دۄہ گرِ بِہِتھ تہٕ وۄنۍ اوس نہ مےٚ گَرِکین ووٚنمُت یِتھ پٲٹھۍ دٔلیٖل تہٕ گَرِکیو اوٚن مےٚ اکہِ دۄہ یہوٚے سایکٕل سیم سُہ بیٛاکھ لٔڑکہٕ سُہ اوس مے دوسٕے سیم ڈِزایِن سیم کَلَر تہٕ سیم سُے بہٕ گوس شاکَس منٛز مےٚ ژاے تھَر تھَر مےٚ دوٚپ یہِ کَپٲرۍ اوٚن یِمو یہِ سایکٕل بہٕ اوسُس ہینٛگ بہٕ چھُس ونان یِمووَے اوٚن تہٕ اوٚن کَپٲرۍ یہِ سایکَل پَتہٕ ووٚن مےٚ گِرکیو دوٚپُکھ یِتھ پٲٹھۍ آز چھِ یِوان آن لاین تہِ آرڈَر کَرنہٕ یِمو اوس یہِ آڈرَس منٛز منٛگنومُت ییٚلہِ مےٚ تِمو اَمیُک ڈَبہٕ ہوو ڈَبہٕ اوس سُہ اوس لگ بگ تٕرٛہ تٕرٛہ بَے تٕرٛہ اوس آنٛچہِ تٕرٛہ آنٛچہِ تٕرٛہ آنٛچ اوس ڈَبہٕ تٔتھۍ منٛز اوس یہِ پیک کٔرِتھ وَزَن چھِ اَتھ اوسمُت ساڑ سَتھ کِلوٗ سایکَلَس وَزَن آسُن ساڑ سَتھ کِلوٗ یہِ چھِنہٕ سَہل کَتھا وَنٕنۍ کیٚنٛہہ ییٚلہِ یِمو اوٚن یہِ یِمو کوٚر اَتھ اَنبوکسِنٛگ تہٕ اَتھ اوس اورے مینول سۭتۍ یہِ کِتھ پٲٹھۍ چھِ یَیٛلہٕ کَرُن تہٕ یہِ کِتھ پٲٹھۍ چھُ بنٛد تھاوُن تہٕ روٗد کَتھ حِصص گژھِ نہٕ مےٚ ییٚلہِ مےٚ یہِ سایکَل وُچھ تہٕ ہُمۍ سُنٛد اوس مےٚ وُچھمُت تھوڑا مگر پوٗرٕ دَپان پنٛنہِ ہَچہِ گٔے بَہہ ترٛچہِ ییٚلہِ مےٚ پنٛنہِ وُچھ ٹٲر زٕ چھِ دۄنوٕنی آسہِ ڈِسکہٕ اِیَر کٕلیٖنَر اوس تہٕ سُہ ویکیوٗم کلیٖنَر اوس سایکَلَس اورَے سۭتۍ سُہ اوس الگ پارسَل آمُت کَرنہٕ اِنگلینٛڈ پٮ۪ٹھ تارنوو مےٚ سُہ سایکَٕل ییٚلہِ مےٚ تہٕ کھوٗل ووٗل چَلوو مےٚ سُہ اَصٕل پٲٹھۍ واریاہ اَصٕل سایکل چھِ بہتریٖن چھِ سَن کراس سایکَل واریاہ اَصٕل سایکل